مےٚ چھِ پننہِ علاقس منٛز واریاہ گیٚوٕنۍ پسنٛد تہٕ ساروٕے کھۄتہٕ زیادٕ یِم مےٚ گیٚوٕنۍ دِلس قریٖب چھِ تَتھ منٛز چھُ یِوان زہر چٲنہِ لولُک لولۍ لولی نارَن زولنَم چھُس دوٗر پیٛومُت تہٕ اَفسوٗس دُنیا مےٚ چھُ یِمَن گیٚونَن یِوان کُنُے زوٚن تنہٲیی منٛز مزٕ بوزنَس